یُس مےٚ سارِوٕے کھۄتہٕ خراب پرٛوڈَکٹہٕ باسٮ۪و سُہ باسٮ۪و مےٚ ہیٚڈ اینٛڈ شولڈَر تِکیٛازِ تَمہِ سۭتۍ چھُ کُف چھُ گَژھان ختٕم مگر یُس مَس چھُ سُہ چھُ واریاہ خراب گَژھان